اَسلامُ عَلیکُم اَہَن حظ ٹھیٖک تُہۍ ٲسِو حظ ٹھیٖک

سَر یُس سُہ تۅہہِ مےٚ یہِ کٲم کَریو اِی میل یُس یُس مےٚ کَمپٕلیٹ یہِ حظ کَرے مےٚ کَمپٕلیٹ تۅہہِ دِیِو اتھ وۅںۍ نَظر تُہۍ وُچھِو اَہَن حظ یہِ حظ چھُ مےٚ کٔرمٕژ کَمپٕلیٹ

اَہَن حظ ٹھیٖک حظ چھُ تُہۍ یِتھٕ پٲٹھۍ تہٕ بہٕ کرٕ پتہٕ پانے یہِ ٹھیٖک

اَہَن حظ

ٹھیٖک حظ چھُ

ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ تُہۍ یِتھٕ پٲٹھۍ تہٕ بہٕ کَرٕہو پانے یہِ بہٕ کَرٕ واریاہ زیادٕ کوٗشِش کہِ بہٕ گَژھٕ پَنٕنۍ کٲم جَلدٕے پَنٕنِس وقتس پیٚٹھ مۅکلاوٕںۍ تۅہہِ اوسوٕ زٕ دۅہ دِتۍمِتۍ کِہیٖنٛۍ تہِ نہَ نہَ بہٕ کَرٕ یہِ پانے کَمپٕیلیٹ تُہۍ دیٖزیٚو مےٚ یہِ بہٕ یہِ کہِ بہٕ کَرٕ یِم اَہَن حظ بہٕ ٲسٕس بیٚمار بہٕ ٲسٕس نہَ ٹھیٖک کِہیٖنٛۍ تہِ تمی کِنۍ روٗد مےٚ یہِ پیٚنٛڈِنٛگ نَتہٕ آسہِ ہے مےٚ یہِ کَمپٕلیٹ ہاں آ ٹھیٖک حظ چھُ بہٕ کَرٕ پانے کَمپٕلیٹ ہاں ٹھیٖک حظ چھُ چَلو ٹھیٖک حظ بس اَسلامُ عَلیکُم